مےٚ ہسا چھِ گرِ ژوٗنٛٹھۍ کُلۍ یِمن زن ہفتہٕ یا دۄیہِ ہفتہٕ باد دوا چھُ پیٚوان کرُن دوا کمہِ موٗجوٗب چھُ پیٚوان کرُن یُس ہسا یِہُنٛد فصٕل چھُ یا پَن چھُ یہِ ہسا گژھِ بؠمارِ نِشہِ دوٗر روزُن تِکیازِ ایٹ لاسٹ یِم زن امیُک فصٕل آسہِ سُہ ہسا آسہِ بڑٕ زبردست وۄنۍ اگر مےٚ کُنہِ شٲے گژھنُک اِرادٕ آسہِ بہٕ ہسا چھُس تیٚلہِ تمہِ برونٛہٕے یِمن پننؠن کُلؠن دوہ کران تہٕ پتہٕ ییٚلہِ بہٕ گرِ نؠبر نیران چھُس اگر مےٚ باسان چھُ مےٚ ہسا لگہِ ہفتہٕ یا لگن مےٚ دہ دۄہ کُنہِ شاے بہٕ ہسا چھُس گرِکؠن فون کران یُس زن یہِ باغ چھُ اتھ ہسا دیزیٚو نظر پرٛؠتھ دۄہ پن ما گوٚو خراب ژوٗنٛٹھۍ ما گٔے خراب کُلِس مہ مَتیو گگُر یا اگر تِمن پتہٕ باسان چھُ یا گیپ کُنہِ شٲے باسان چھِ أمِس ہسا گٔے دہ باہہ دۄہ نؠبر دوہٕچ ہسا پیٚیہِ ضروٗرت یا اگر کُلِس کانٛہہ بؠمٲر لگہِ اَتھ کیاہ چھُ کرُن کِتھ پٲٹھۍ چھُ کَرُن کُس دوہ چھُ کَرُن اتھ دوہس کیٛاہ شیٚڈوٗل چھُ یہِ چھا صبحنس دیُن یہِ چھا تاپس دیُن یا یہِ چھا کالچٮ۪ن دیُن کُلِس ما چھُ آب شیرُن یہِ سٲرٕے کٲم ہسا چھُ مےٚ پٔتۍ کِنۍ یُس زن مےٚ لۄکُٹ بوے چھُ یا فادر چھُ تِم ہسا چھِ کٲنٛسہِ ایٚکٕسپٲٹٕس سۭتۍ اَمہِ پتہٕ تہِ کتھ کران مےٚ پرٛژھنہٕ بغٲر تہِ تہٕ تِم ہسا چھِ اَمچ امیُک سخ خیال تھوان ییٚلہِ نہٕ بہٕ پنٕنِس گرس انٛدر موٗجوٗد آسہٕ یِمن دۄہن